مےٚ اوس مےٚ حظ اوس اکھ رٮ۪تھ برونٛٹھ اۭ اوٚن مےٚ مستہٕ خٲطرٕ اکھ تیٖل یتھ ناو اوس اونیَن اوٚیل اوس اتھ تیٚلہٕ بوٚتٕلہِ ناو مےٚ یہِ اکھ رٮ۪تھ ووت مےٚ تقریباً کنٹِنیو اتھ تِلس استعمال کران تہٕ مگر مےٚ باسیو واریاہ بہترین تیٖل چھُ یہِ مستہٕ خٲطرٕ کُف آسہِ کٲنٛسہِ مےٚ باسے کُفِس تہِ چھِ امہِ سۭتۍ واریاہ زیادٕ فرق گژھان مس چھُ زیٹھن تہِ پانس منٛز تہِ باسے مےٚ مطلب زیٹھیٚومُت باسیو مےٚ واریاہ امہِ سۭتۍ مس تہٕ بییٚہِ نیٖرِتھ تہِ اگر مےٚ تھوڑا بہت ژلان اوس مس مےٚ باسے تتھ تہِ چھِ واریاہ مطلب فرق گٔمٕژ سُہ چھُ یہِ چھُ مطلب مےٚ چھُ نرٕم تہِ واریاہ زیادٕ امہِ سۭتۍ روزان امہِ سۭتۍ مس مےٚ باسیو واریاہ بہتر چھُ یہِ مستہٕ خٲطرٕ یہِ تیٖل کانٛہہ تہِ اگر یژھہِ کٲنٛسہِ کُف آسہِ نیٖرتھ آسہِ تھوڑا مَس ژلان یا یژھان آسہِ مےٚ گژھہِ زیٹھُن مس تہٕ سُہ اگر استعمال یتھ کرِ مےٚ باسان واریاہ زیادٕ فٲیِدٕ ملہِ تٔمِس امہِ تیٖلہٕ سۭتۍ تِکیازِ مےٚ کوٚر پانہٕ مطلب یہ استعمال مےٚ باسیو یتھ ریٚتس چھِ مےٚ واریاہ واریاہ زیادٕ مطلب بہتر گوٚمُت مس تہِ امہِ تیٖلہٕ سۭتۍ